ہٮ۪لو السلام علیکُم پانہٕ چھُو ٹھیٖک پٲٹھۍ اہن حظ اَصٕل پٲٹھۍ اہن حظ اَصٕل پٲٹھۍ مےٚ حظ اوس یہِ فِرٛاک شَلوار حظ یِہوٚے اوس مےٚ سُوناوُن اَتھ کیٛاہ چھےٚ ریٹھاہ ویٹھاہ آز اہن حظ نہٕ مےٚ حظ گژھِ ڈِزاینسٕے منٛز آسُن اَصٕل پٲٹھ چھُنا آز ہُہ پَرنَل پَتہٕ تَتھ ترٛاوان ڈِزاین وِزاین اَصٕل پٲٹھ ییٚتہِ چھِ ہٮ۪وان موموٗلی فِراک یَزارَس ہٮ۪وان چھِ ییٚتہِ یہِ ساڑ ژور ہَتھ مَگر سُہ چھُ نہٕ حظ فیشَنبٕلٕے گژھِ نَہ آسُن اَصٕل اَصٕل حظ فِٹنٛگ تہِ فِٹنٛگ تہِ گژھِ گژھٕنۍ اہن حظ تہِ ہے چھُ پوٚز اہن حظ ڈِزاینَس منٛز ڈِزاینَس منٛز اَصٕل مُختلِف ڈِزایِن گٔژھۍ مےٚ گژھُن فیشنبٕل گژھِ گژھُن اَصٕل حظ مطلب گژھِ گژھُن فٔس کٕلاس فِٹنٛگ پٮ۪ٹھٕے سُہ ٲسۍتَن پتہٕ موموٗلی فِراک یَزار فِٹنٛگ گژھِ آسٕنۍ اَصٕل مےٚ حظ چھِ اَتھ کیٛاہ ونان مےٚ چھُ بَرادَرَس خاندَر مےٚ چھِ دِمہٕ بہٕ ژورَن مےٚ چھِ زٕ ترٛےٚ سُوٕنۍ تہٕ ژور نِمہٕ بہٕ سُوٕنۍ ہٮ۪ک نہٕ حظ نَہ سِلٲے اَصٕل سِلٲے گژھِ آسٕنہِ اَصٕل اَصٕل اَصٕل پٲٹھ اَدٕ اگر زٕے تہٕ دِیِو زٕ دِیِو تہٕ کیٚنٛہہ چھُنہٕ زٕ دِیِو تہٕ اَسا مطلب فِٹنٛگ گژھِ نَہ آسٕنۍ اَصٕل ساڑ سَتھ ہَتھ دِمہٕ بہٕ کَتھ سُہ کَتہِ گژھِ سُہ گژھِ آسٕنۍ فِٹنٛگ اَصٕل ٹھیٖک چھُ حظ اَدٕ کیٚنٛہہ چھُنہٕ پرواے اَدٕ تُہۍ دِیِو مےٚ اٮ۪ڈرٮ۪س تہٕ بہٕ واتہٕ توٚتھُے بہٕ واتہٕ توٚتھُے اَچھا آچھا آچھا اَچھا اَدٕ کیٚنٛہہ اَدٕ حظ اَدٕ حظ اَدٕ حظ بہٕ اَنو آچھا اَدٕ کیٛاہ بہٕ اَنو اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے بہٕ اَنو یہِ میجَرمٮ۪ٹھ تہٕ یورَے تہٕ مَگر گژھِ آسُن اَصٕل پٲٹھۍ سُوِتھ تہِ اَچھا اَدٕ حظ بہٕ وات توٗرۍ اَدٕ حظ اَدٕ حظ اَچھا بِہِو خۄدایَس حوال السلام علیکُم